واریاہ زیادٕ چیٖز چھِ گَرَس مَنٛز بیٚیہِ سٲنِس گامَس مَنٛز ییٚمہِ سۭتۍ زَن اکھ اِنسان ہیٚکہِ پَنُن ویٹ واریاہ زیادٕ بَڑٲوِتھ پَنُن وَزَن ہیٚکہِ واریاہ زیادٕ بَڑٲوِتھ گَریلو یِم زَن چیٖز چھِ تِمو سۭتۍ تِمو مَنٛز چھُ اکھ چیٖز کہِ اَگَر گَرَس مَنٛز ٹھوٗل آسہِ کرٛہُن کٲشر ٹھوٗل یا بازرُک ٹھوٗل آسہِ سُہ تراوُن گۄڈٕ چھُ دۄد اَنُن مِنجولَس مَنٛز پَتہٕ تَتھ کھالٕنۍ گرٛکھ دۄدَس ییٚلہِ گرٛکھ کھَسہِ پَتہٕ چھِ تَتھ مَنٛز ٹھوٗل تراوُن پھِٹرِتھ سٲرسٕے أندۍ أندۍ تراوُن پَتہٕ چَمچہِ سۭتۍ رَلاوُن کَنٹِنیو یوٚتام سُہ ٹھوٗل یتھ دۄدَس سۭتۍ رَلہِ اَصل پٲٹھۍ پتہٕ ٹیسٹہٕ موٗجوٗب ہٮ۪کہٕ ووس کھنٛڈٕ چَمچہٕ تہِ ترٲیِتھ ییٚمہِ سۭتۍ زَن تَتھ ٹیسٹہٕ بَڑِ سُہ ہیٚکو ترٲیِتھ بیٚیہِ ہیٚکو لیٚدٕر ترٲیِتھ تَتھ تھوڑا لیٚدٕر پَتہٕ رَلٲیِتھ پَتہٕ کھٲلہِ گرٛکھ سُہ تہِ چھُ طریقہٕ کہِ ییٚمہِ سۭتۍ زَن سُہ نِش ہیٚیہِ یُس نَکھٕ اَگَر طاقت چھُ یِوان بیٚیہِ چھِ ہٮ۪کان سۭتۍ ویٹ گین کٔرِتھ وَزَن ہیٚکان بَڑٲوِتھ بیٚیہِ چھِ بیاکھ چیٖز کہِ أسۍ ہیٚکو گَرَس مَنٛز اَگَر کانٛہہ کۄکُر آسہِ سُہ ہیٚکون رٔنِتھ تَتھ سۭتۍ ہیٚکو بَٹَر ایٚڈ کٔرِتھ یا کٲشِر تھٔنۍ ہیٚکو ایٚڈ کٔرِتھ کوشُر گیٚو تمہِ سۭتۍ چھُ واریاہ زیادٕ ویٹ ہیٚکان بٔڑِتھ واریاہ زیادٕ وَزَن بَڑان أکِس اِنسانَس یُس أسۍ گَرَس مَنٛز پَننِس گامَس مَنٛز چھِ اَکثَر اِستعمال کَران کھیٚنَس مَنٛز سُہ گوٚو کٲشُر گیٚو یا کٲشُر تھٔنۍ بیٚیہِ بیاکھ چیٖز زَن یُس أسۍ گَرَس مَنٛز ہیٚکو اَپنٲیِتھ ییٚمہِ سۭتۍ أسۍ وَزَن ہیٚکو بَڑٲیِتھ سُہ گوٚو کھیٚون گَریُک بَتہٕ کھیٚون بَتہٕ کھیٚنہِ سۭتۍ چھُ واریاہ وَزَن بَڑان یُس أسۍ دۄہَس مَنٛز ہیٚکو تریٚیہِ ژورِ یا پانٛژِ لَٹہِ کھیٚتھ مَگَر ٹایم ٹایمَس پیٹھ تھوڑا اَکہِ پھِر تھوڑا بیٚکہِ پھِر تھوڑا بیٚکہِ پھِر اَکے ساتَن نہٕ کینٛہہ تمہِ سۭتۍ چھُ ہیٚکان واریاہ اَسہِ وَزَن بَڑِتھ